مےٚ چھِ گَرِ فادَر مول چھُم موج چھم بیٚیہِ چھُم بوے اَکھ بیٚیہِ چھُم بیٚنہِ زٕ تہٕ بیٚیہِ چھےٚ مےٚ خانٛداریٚنۍ بیٚیہِ چھِ مےٚ شُرۍ زٕ سٲنۍ فیملی چھےٚ بیٚیہِ چھِ مےٚ بٲیِس تہِ خاندَر کوٚرمُت تٔمِس تہِ چھُ وٕنۍکٮ۪س خانٛداریٚنۍ سُہ تہِ چھُ اَصٕل پٲٹھۍ زندگی بَسَر کَران تہٕ أسۍ چھِ وٕنۍکٮ۪س جویِنٛٹ فیملی یہِ رٔلِتھ مِلِتھ روزان اَکھ میون بوے تہٕ بیٚیہِ بہٕ بیٚیہِ چھِ میون فادَر گَرَس منٛز میون مول بیٚیہِ میٛٲنۍ موج بیٚنہِ چھم زٕ یِمَن دۄنؤنی اَسہِ خاندَر کوٚرمُت چھِ أسۍ چھِ روزان واریاہ اَصٕل پٲٹھۍ یَتھ گَرَس منٛز سٲنۍ یۄس یہِ فیملی چھِ سون یُس یہِ گَرٕ چھُ یہِ چھُ واریاہ خۄشحال گَرٕ أسۍ چھِ بَڑٕ ییٚتہِ مَزَس منٛز روزان یَتھ گَرَس منٛز بیٚیہِ چھِ أسۍ اَکھ أکِس یِم اَسہِ ییٚتہِ ہَمساے تہِ سون گَرٕ چھِ پرٛٮ۪تھ ساتہٕ بَکار یِوان ییَتٮ۪تھ ہَمسایَن یا کانٛہہ تہِ سون گَرٕ یی کانٛہہ تہِ مہمان سون گَرٕ چھِ تٔمِس اَصٕل پٲٹھۍ مہمان نوٲزی تٔمِس پٔژھِس کَران تہٕ بیٚیہِ چھِ مےٚ واریاہ یَتھ گامَس منٛز دوس تہِ مثلاً یَتھ منٛز مےٚ دوس شبیٖر چھُ اِقبال چھُ عرفان چھُ یِم چھِ میٛٲنۍ بہتریٖن دوس أسۍ چھِ پانہٕ ؤنۍ گژھان پرٛٮ۪تھ جایہِ چاہے أسۍ سٲر کَرنہِ گژھو چاہے مارنِنٛگ واکَس صُبحٲے صُبحٲے سیر کَرنہِ گژھو یا گِنٛدنہِ کُنہِ تہِ جایہِ گِنٛدنہِ آسہِ گژھُن أسۍ چھِ بَڑٕ رٔلِتھ مِلِتھ پانہٕ ؤنۍ گِنٛدنہِ گژھان یِم اَسہِ دوس پانہٕ ؤنۍ چھِ أسۍ چھِ کانٛہہ تہِ یُس تہِ اَسہِ کانٛہہ أسۍ چھِ اَکھ أکِس دۄکھَس سۄکھَس منٛز اَکھ أکِس بَکار یِوان تہٕ بیٚیہِ چھِ أسۍ خوشی خوشی زِندگی بَسَر کَران میون میون دوست تہٕ تٔمۍ سٕنٛدۍ گَرِکۍ چھِ بَڑٕ خو خۄشحال گَرٕ تہٕ أسۍ چھِ خوشی خوشی رٔلِتھ مِلِتھ پانہٕ ؤنۍ دُکھ سُکھ بٲگرٲیِتھ زِندگی بَسَر کَران